اگَر أسۍ وٕنۍکٮ۪س سَکسَسفُل بِزنِس وٕچھو پَنٛنِس روٗلَر کۄمِنِٹی مَنٛز سُہ ہَسا چھُ وٕنۍکٮ۪س اَسہِ وٕنۍکٮ۪س ہسا چھِ أسۍ پرٛزَٮ۪نٛٹَس منٛز ہسا چھِ وٕنۍکٮ۪س أسۍ دانہِ چھۄمبان صُبحَس ہسا چھِ یِہوٚے دانہِ بنان مِل سِٹور بیٚیہِ روٗلَر کوٚمنِٹی ہٕنٛز بیٛاکھ بِزنِس ہَسا چھِ کۄکَر فارَم ہَسا چھِ أسۍ کَران گٲو فارَم ہَسا چھِ آسان کٕنٕک سٕٹوریج ہَسا چھِ آسان ٲٹۍ مِلہٕ ہَسا چھِ آسان توٚملہٕ مِلہٕ ہَسا چھِ آسان اَگر ہَسا أسۍ توٚملہِ مِلہِ ہٕنٛز کَتھ کَرو کَشمیٖرَس منٛز ہَسا چھِ ٹھیٖک ٹھاک توٚمُل تہِ نیران ییٚمہِ کِنۍ أسۍ سُہ پَتہٕ بۄہریو تھرٛوٗ چھِ کٕنان یِتھ پٲے ییٚمہِ سہٕ کٕنۍ سون تَتھ ہُم نِش رَقم چھِ یِوان زیادٕ بیٚیہِ اگر أسۍ سَکسَسفُل بِزنِس وَنو وٕچھو وٕنۍکٮ۪س کۄکَر فارَم تہِ ہَسا چھِ ییٚتہِ اَصٕل ریٹَس پٮ۪ٹھ چَلان تہٕ گٲو فارَم تہِ ہَسا چھِ فِش فارَم تہِ ہَسا چھِ بیٚہ فِش فارَم تہِ ہسا چھِ اَسہِ أسۍ ہَسا چھِ اگر ہَسا أسۍ وٕنۍکٮ۪س گٲو فارمَن ہٕنٛز وٕنۍکٮ۪س ہَسا چھِ أکِس بٔڑِس بٔڑِس کاربار نَفرٕ سٕنٛدِ کھۄتہٕ اَصٕل بہتر سُہ کۄکَر فارمہٕ وول تہِ آسان تِکیٛازِ کۄکرَن ہٕنٛز ریٹ تہِ ہَسا چھِ وٕنۍکٮ۪س واریاہ